اَگر أسۍ آتھ بارَس منٛز کَتھ کَرو مےٚ چھُ باسان کہِ کُپوارارہ ڈِسٹرکَس منٛز چھُ مطلب ڈِفرَنٹ قٕسمٕکۍ آوکِپیشَن یا کامہِ مَطلب لوٗکھ کَران تَتھ منٛز اگر أسۍ وٕچھو تَتھ منٛز چھُ اِوان مطلب گورمنٹ جاب چھِ یِوان کیٚنٛہہ چھُ آسان تِتھ یِم مُلٲزِم چھِ آسان گورمنٹَس منٛز چل چاہے تم مطلب گورمینٹ سکوٗلَن منٛز ٹیٖچَر آسان بٕلاکَس منٛز آسان یِتھَے کَن ڈاکٹر آسان مطلب گورمینٹ ہاسپِٹَل ہاسپِٹلَن منٛز یا بیٚیہِ تہِ کینٛہہ مطلب یِم سٲری چھِ یِوان کَرنہٕ اِتھَے کَنَن چھُ آسان کہِ پرایٚویٹ کینٛہہ چھِ پرایٚویٹ جاب کَران چاہے سُہ پَتہٕ پرایٚویٹ ڈاکٹر آسہِ چاہے سُہ پرایویٹ ٹیٖچَر آسہِ یا بیٚیہِ آسہِ کینٛہہ اِتھے کَنَن اگر أسۍ باوجوٗد کَرو گورمنٹ جابَن مُطابِق مطلب بیٚیہِ کُنہِ مُطابِق کَتھ کَرو سُہ گوٚو کہِ کینٛہہ چھُ آسان یِمَن بِزنِس چھُ آسان پَنُن مین چھُ آسان یُس مین اگر أسۍ وٕچھو کُپوارارہ ڈِسٹرکَس منٛز آکِپیشَن چھُ نہ کہ کپوارہ بلکہ سٲرسٕے کٔشیٖرِ منٛز سُہ چھُ آسان مین سُہ گوٚو فروٗٹ بِزنِس مطب تِکیٛازِ ییٚتہِ چھُ أمبٕرۍ وَسان اَمبٕرۍ اَمبرۍ چھُ مِثال کے طور پَر آسان تہٕ ییٚتہِ چھُ تمَن ہٕنٛز پیداوار زیادٕ گژھان تہٕ تمیُک یہِ چھُ کَران مطلب سُہ چھُ واریاہ زیادٕ کَنٹِبیوٗٹ کَران کہ کُپوارہ کِس اِکنامی کیٛازِکہِ مطلب لوٗکھ چھِ باپار کَران کیٚمیُک اَمبر۪ن ہُنٛدَن تِم چھِ اَم تِم مِثال کے طور پَر سارنیے چھُ ییٚتہِ آلموسٹ چھُ سارنیے ییٚتہِ پَنٕنۍ باغ یِمَن منٛز تمَن اَمبٕرۍ چھُ نیران پرٛٮ۪تھ کُنہِ گَرَس آسان زٕ ہَتھ ترٛےٚ ہَتھ پیٹہِ اَمبٕرۍ نیران تہٕ وٕچھُ آسان کانٛہہ بوٚڑ باپار یُس باقیَن ہُنٛد تہ پَتہٕ ہٮ۪وان چھُ پَتہٕ چھُ ہورٕ کٕنان برونٛٹھ کُن یا کیٛاہ چھُ کَران تہٕ سُہ چھُ آسان بوٚڑ بِزنٮِس مین مطلب بِزنِس چھُنہٕ پَتہٕ امبریٚری ہُنٛد کَران کہنٛہہ میوٕنٕے ہُنٛد کَران کہِ بِزنِس چھُ واریاہَن چیٖزَن ہُنٛد تہ پَتہٕ کَران أڑۍ چھُ شالَن ہُنٛد مِثال کے طور بِزنِس کَران یِمٕے تِلہٕ پھٮ۪رَن یا باقے چیٖز یِمَن ہُنٛد بِزنِس کَران أڑۍ چھُ بیٚیہِ تہِ کُنہِ قسمُک بِزنِس کَران مَطلب بِزنِسَس منٛز چھُ ییِٚکۍ لُکھ واریاہ زیادٕ مطلب مٲہِر مٲہِر کیاہ کہِ واریاہ زیادٕ چھُ اِنوالو تَتھ منٛز تہِ مین چھُ مگر میوٚوُک بِزنٮِسَس منٛز تہٕ یِتھَے کَنن چھُ کینٛہہ چھُ مگر تم یِمَن نہٕ بِچاریٚن بِزنِس چھُ یا یِمَن نہٕ گورمینٹ جاب پریٚویٹہ جا کانہہ جابٕے چھُنہٕ مطلب یِم یوٗجؤلی یِمو نہٕ پوٚرمُتُے آسان کِہیٖنۍ تِکیازِ تِمَن چھُنہٕ آسان کَنسیٚپٹ کہ ؤنۍ کیٛاہ کَرَو أسۍ یا تِمَن چھُنہٕ آسان لایفہِ منٛز سُہ پراپَر سٹریٹجی کیٚنہہ کہ کیاہ کَرو أسۍ تہٕ پَنُن مطلب زِندگی گُزارنہٕ خٲطرٕ تم گٔے مطلب مُزوٗرۍ وُزوٗرۍ یِم اورٕ یورٕچ مزوٗرۍ چھِ گژھان یِے یِم بزنِس مین آسن بٔڑۍ بٔڑۍ تٕمَن ہٕنٛدیٚن گَرَن مَنٛز چھِ تِم مُزوٗرۍ کَران اَمبٕرۍ والنَس منٛز اَمبٕرۍ بَرنَس منٛز یا کٲنٛسہِ کینٛہہ بَدل بِزنِس آسہِ تُمَن فیکٹریَن منٛز اِنڈَسٹِری منٛز کیاہ تہِ آسَن تمَن منٛز چھِ تم کامہِ